وعلیکم السلام السلام علیکُم چھُو اَصٕل پٲٹھۍ آ أسۍ چھِ اٮ۪ل ڈی ہاسپِٹل پٮ۪ٹھ ٹھیٖک ٹھیٖک ٹھیٖک ٹھیٖک ٹھیٖک ٹھیٖک ٹھیٖک ٹھِ ٹھیٖک ٹھیٖک ٹھیٖک توٚر توٚر مے سمج کینٛہہ چھُنہٕ اَتھ چھُ اٮ۪کچُلی أمِس آسہِ ڈاکٹرن لٮ۪چھمٕژ فایلہِ پٮ۪ٹھ آز چھُ تۄہہِ ڈِسچارٕج آ ڈِسچارجہِ پَتہٕ چھُ اَسہِ کَرُن کہِ یمِ بَنایَن ڈِسچارٕج تَتھ پٮ۪ٹھ چھِ ڈاکٹر لیکھان مٮ۪ڈِسَن یُس أمِس کھیوٚن چھُ آسان حظ گرِ مطلب ڈِسچارٕجچہِ پَتہٕ حظ ڈِسچارٕج پرٛوسیٖجَر یُس أمۍ سُنٛد بیبی چھُ اَتھ چھُ پٮ۪وان أمِس حظ ڈی او بی بناوٕنۍ تَمہِ خٲطرٕ چھِ أمِس پٮ۪وان ڈاکِمٮ۪نٹ تھوڑا بہت ییٚتہِ سبمِٹ پٮ۪وان کَرٕنۍ حظ تہٕ تَمہِ پَتہٕ بَنہِ أمِس ڈی او بی حظ تَمہِ خٲطرٕ چھِ اَسہِ یہِ پرٛوسیٖجر حظ فایل چھِ ییٚمہِ سۭتۍ یہِ ڈِسچارٕج میلہِ نا تہٕ ڈِسچارٕج چھِ اَسہِ پٮ۪وان فوٹوسٹیٹ حظ کَرٕنۍ زٕ کاپی حظ بی یِم پٮ۪رنٹ یہِ آسان چھِ ہزبٮ۪نٛڈ وایِف یِمَن ہُنٛد آدھار کاڈ یُس چھِ تَتھ پٮ۪ٹھ چھُ پٮ۪وان فوٹوسٹیٹ کَرُن حظ زٕ کاپی زٕ زٕ کاپی حظ ٹھیٖک چھا تَمہِ پَتہٕ حظ چھُ یہِ تہِ ڈِپاٹمٮ۪نٛٹ ییٚتہِ یِم سبمِٹ چھِ کَرٕنۍ تَتہِ چھِ أمِس ڈی او بی حظ بناوٕنۍ تَتہِ تَمہِ خٲطرٕ کیٛاہ چھِ کَرُن اَکھ ڈِسچارٕجِچ اَکھ زِراکٕس کاپی حظ بیٚیہِ چھِ آدھار کاڈَن دۄن پیرَینٛٹ تہٕ وایف ہزبٮ۪نٛڈ یُس ژےٚ آدھار کاڈ چھِ سُہ سبمِٹ پٮ۪وان آ ضٔروٗر ضٔروٗر کینٛہہ چھِنہٕ کینٛہہ چھُنہٕ ییٚمہِ ساتہٕ تہٕ یِہوٚے چھِ ڈاکمٮ۪نٛٹ آ اٮ۪مبُلٮ۪نٕس خٲطرٕ تہِ چھِ پرٛوسیٖجَر یِہوٚے کہِ زِراکَس تھاوٕنۍ ڈِسچارج کٔرِتھ بیٚیہِ آدھار کاڈَن زِراکٕس سُہ چھِ اٮ۪مبُلٮ۪نٕس ڈرٛیورَس دِنۍ اَسہِ چھِ کال جَنریٹ کَرٕنۍ تَمہِ پَتہٕ گژھِ اَسہِ اٮ۪مبُولٮ۪نٕس تہِ حظ اٮ۪ویلیبٕل کِہیٖنۍ چھِنہٕ پرواے اَمہِ مزیٖد کینٛہہ آسہِ دَوا اِنشاء اللہ سورٕے کینٛہہ میلہِ اَمِچ ڈی او بی وی او بی گَژھِ کمپٕلیٖٹ یہِ ہَے ڈاکِمینٹ پرٛوسیٖجر چھِ